اَلسلامُ علیکُم سَر سَر تُہۍ چھُو حظ سریٖنگرٕ بَسان مےٚ حظ اوس سرینگرٕ کَرُن حظ ٹراوٕل چَکرَس یُن حظ اور مےٚ ہیٚکِوٕ حظ تُہۍ ؤنِتھ اٮ۪کٕسپٕلین کٔرِتھ کہِ اَتہِ اَتہِ کَم کَم جایہِ چھِ چَکرَس گژھنہٕ لایق تہٕ اَتھ کیٛاہ حساب کِتابہ چھُ اَتہِ بیٚیہِ کۭژاہ جایہِ چھِ اَتٮ۪ن وِزِٹ ہٮ۪کو کٔرِتھ اور اَہَن حظ آ خٲلی سریٖنگر حظ خٲلی سرینگر چھِ وٕچھُن حظ اچھا اچھا ٹھیٖک حظ اچھا ٹھیٖک حظ چھِ اچھا ٹھیٖک ٹھیٖک تہٕ اَتہِ یِمَن جایَن چھِ حظ نایِٹ سِٹے گژھان حظ کِنہٕ نہ مطلب پٔری محل چھُو تُہۍ وَنان باقٕے چشمہ شاہی اَتہِ چھِ حظ نایِٹ سِٹے روزان ہوٹَل فیسلٹی چھِ حظ اچھا اچھا ٹھیٖک اولڈٕ سِٹی تور چھِ حظ گژھان اَتہِ اولڈٕ سِٹی چھِ حظ کیٚنہہ جایا وُچھِنۍ لایِق کیٚنہہ اچھا جامعہ مَسجِد چھےٚ اولڈٕ سِٹی اَہَن حظ تی اوسُم بوٗزمُت حظ ٹھیٖک ٹھیٖک تَمہِ مٔزیٖد بیٚیہِ چھِ حظ کانٛہہ خاص جاے حظ اَتہِ یُس اولڈٕ سِٹی منٛز ہکہِ اِنسان گٔژھِتھ اچھا ٹھیٖک سریٖنگرَس منٛز کۄس حظ چھِ بیسٹ جاے ییٚتٮ۪ن نایِٹ سِٹے ہٮ۪کو کٔرِتھ حظ اچھا ہاوُس بوٹَس منٛز اَتہِ مہ حظ تۭر وۭر وٕنۍکٮ۪نَس کیٚنہہ موسَم کیُتھ چھِ نہ مطلب موسَم چھِ حظ وٕنۍکٮ۪نَس گرم کِنہٕ موسَم چھُ سِویٹَر مہ حظ چھِ پٮ۪وان سۭتۍ تھاوٕنۍ اچھا ٹھیٖک اچھا ٹھیٖک ٹھیٖک گوٚو سِویٹَر وِویٹَر چھِ تھاوٕنۍ حظ سۭتۍ آ ٹھیٖک ٹھیٖک دۄہلہِ گژھان گرم وَرمٕے کِنہٕ دۄہلہِ چھِ آسان یِہوٚے اَتہِ بنٛنہٕ حظ اَسہِ سِریٖنگر سِٹی منٛزٕے بنٛنہٕ حظ فور سِٹار ہوٹَل

ٹھیٖک حظ چھِ ٹھیٖک چھِ باقٕے تَتہِ فیسلٹی جان وانٕے ٹھیٖک حظ ٹھیٖک چھُ جِناب اَوٚوَر آل مےٚ ؤنۍتَو اگر حظ اولڈٕ سِٹی ٹوٗر کَرو کٔژَن دۄہَن منٛز آد ہٮ۪کو کٔرِتھ یہِ کَمپٕلیٖٹ حظ اولڈٕ سِٹی کَمپٕلیٖٹ ٹور کۭتِس دۄہَن منٛز گژھِ آ سٲرٕے حظ سٲرٕے آسہِ وٕچھِنۍ

ٹھیٖک حظ اچھا ٹھیٖک اچھا ٹھیٖک ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ اچھا ٹھیٖک ٹھیٖک ٹھیٖک حظ دیٹ میٖنٕز چھُو تُہۍ وَنان کہِ ترٛےٚ دۄہ لَگَن آرام سان اولڈٕ سِٹی ٹوٗر کرنَس چلو ٹھیٖک کیٚنہہ نہ حظ چھِنہٕ پرواے یُتھٕے تَرُن آسہِ تَمہِ وِزِ حظ وَنو تۄہہِ اِنشاء اللہ اَہَن حظ آ بِلکُل بِلکُل یہِ چھِ نمبَر تُہُنٛد کیٚنہہ چھُنہٕ پرواے چلو جِناب شُکریہ شُکریہ جِناب اوکے اوکے السلام علیکُم